وعلیکُم اسلام آ ٹھیٖک تُہۍ چھُو ٹھیٖک ؤنِو حظ آ ؤنِو یہِ گوٚو ہاسپِٹَل ؤنِو حظ ؤنِو

اَدٕ تُہۍ یِیِو ہاسپِٹل پُلووُم یہِ پُلوُوم یِیٖزیٚو ہاسپِٹَل میٛٲنِس کِلنِکَس پٮ۪ٹھ بہٕ چھَس ہاسپِٹَلَس نِش بیٚہوان تُہۍ یِیٖزیٚو توٚتٕے بہٕ تھاوہَو تۅہہِ دوا ییٚمہِ سۭتۍ تُہۍ اَصٕل گٔژھِو ٹھیٖک گٔژھِو یہِ چھِ کَمزوٗری یِوَن تۄہہِ تھاوہو بہٕ طاقتی دوا ییٚمہِ سۭتۍ تۄہہِ یہِ طاقت یِیٖوٕ

آ اَدٕ کیٛاہ اَدٕ کیٛاہ زیادٕ اَصٕل تِم چھِ واریاہ زیادٕ اَصٕل تِمٕے اگر تُہۍ کھیٚیِو تہٕ تُہۍ یِیِو تِم چھِ رٮ۪تَس منٛز آسان ژور کھیٚنۍ تِم چھِ ٲٹھِ ٲٹھِ دوہۍ آسان کھیٚنۍ پوٚرِ یا بوتَل تہِ اگر کھیٚیِو تُہۍ سۅ تہِ چھِ واریاہ اَصٕل بوتَلہِ چھِ زیادٕے گژھان اَصٕل اَسہِ چھِ مِیٚڈِکَل شاپ تہِ ییٚتٮ۪ن واریاہ چھِ ییٚتٮ۪ن واریاہ اَصٕل کمپٔنی ہُنٛد دوا سُہ چھِ واریاہ اَصٕل کمپٔنی ہُنٛد دوا تُہۍ ییٚمہِ وِزِ تُہۍ یِیِو أسۍ چھِ ییٚتی آسان تُہۍ یِیِو تہٕ أسۍ تھاوَو تۄہہِ واریاہ اَصٕل دوا ییٚمہِ سۭتۍ تۄہہِ یہِ یِیِو طاقت یِیِو صحت یہِ گٔژھوٕ تۄہہِ اَصٕل نہَ فیٖس تہِ چھِ پٮ۪وان بَرُن گۄڈٕ چھُ پٮ۪وان فیٖس بَرُن سُہ چھِ آسان فِفٹی پَنٛداہَن دۄہَن پٮ۪ٹھ چھِ آسان سُہ فیٖس ییٚمہِ وِزِ تہِ بہٕ أسۍ چھِ بیٚہوان شامَس شامَس چھِ أسۍ بیٚہوان صُبحس تہِ چھِ بیٚہوان أسۍ سُلی دَہہِ یہِ ٲٹھِ بَجہِ بیٚہوان ٲٹھِ بَجہِ پٮ۪ٹھ بیٚہوان دَہَن تانۍ شامَس چھِ بیٚہوان ساڑِ ترٛیہِ پٮ۪ٹھ بیٚہوان شیٚن تانۍ اَچھا وعلیکُم اسلام